یُس زَن مےٚ زِندگی منٛز مقصد چھُ میون مقصد چھُ لُکَن ہٕنٛز خدمت تہٕ سۄ مقصد پوٗرٕ کرنہٕ خٲطرٕ چھُ مےٚ اکھ الگ مقصد بہٕ چھُس یَژھان ایمزس منٛز جاب کَرٕنۍ ایمٕز یُس زَن چھُ اِنڈیا ہُک ساروی کھۄتہٕ بوٚڑ اِنسٹِچوٗٹ ہیٚلتھَس منٛز بہٕ چھُس تَتی یَژھان جاب کَرٕنۍ تہٕ تَمہِ سۭتۍ ہیٚکہٕ ہیٚکہٕ بہٕ پَنُن پان تہِ سیٹٕلۍ کٔرِتھ تہٕ بیٚیہِ ہیٚکہٕ بہٕ پَنٕنؠن لُکن پَنٕنۍ یِم زَن پَنٕنۍ لُکھ چھِ یِمَن تہِ ہیٚکہٕ بہٕ واریاہ مَدَد اَتھ منٛز کٔرِتھ تہٕ یُس أتھۍ أتھۍ خٲطرٕ آز کَل کٲم کَران أتھۍ خٲطرٕ چھُس بہٕ پَڑان پَڑٲے کَران تہٕ اَتھ مُتعلِق اَتھ خٲطرٕ چھِ مےٚ ماٹِویشَن دِوان گۄڈٕنِچی کَتھ یِم زَن میٲنۍ مول موج یِمو کۭژاہ سختی چھِ میانہِ خٲطرٕ تُجمٕژ تمہِ پَتہٕ گوٚو پَنُن پان یہِ پَنٕنۍ پان اَسہِ کوٗتاہ محنت چھِ یوٚت واتنہٕ خٲطرٕ کٔرمٕژ تَمہِ پَتہٕ کیاہ ہَسا گوٚو یہِ چھَس یژھان نٔے نٔے چیٖز ہیٚچھِنۍ نٔے طٔریٖقہٕ ہیٚچھِنۍ نیہِ نٔو زانکٲری ہیٚچھِنۍ یِم حظ ٲسۍ مےٚ واریاہ ماٹِویشَن دِوان یا کانٛہہ بہٕ چھُس وٕچھن کانٛہہ پَنٕنہِ ہمساے گٔری منٛز کانٛہہ نفر یِم زَن واریاہ سختی منٛز پوٚرمُت چھُ پَتہٕ چھُ سُہ کینٛہہ ایٚچیٖو کَران کانٛہہ چھُ کانٛہہ نفر کانٛہہ ایٚگزام کالِفاے کَران تمہِ سۭتۍ چھُ مےٚ ماٹِویشن تہٕ اِنسپیرشن اکھ میلان تمہِ سۭتۍ چھُ مےٚ میلان اکھ فورٕس ہیٚو دَکہٕ ہیٚو کہِ ییٚلہِ یِم ہیٚکن کٔرِتھ ژٕ کیٛازِ ہیٚکَکھ نہٕ کٔرِتھ تہٕ تَمہِ سۭتۍ ہَسا چھُس بہٕ پَتہٕ واریاہ محنت آسان یہِ مقصد پوٗرٕ کَرنہٕ خٲطرٕ کَران